ستنٛدَرناتھ بوس آ چھُ مےٚ بوٗزمُت تِمو کیٛاہ چھُ کوٚرمُت تِمو چھِ تھیورٹِکَل فِزِکسَس سۭتۍ ٲسۍ مٕژ ٲسۍ تِم کٲم کَران تِمو کٔرٕکھ یُس ایٚلبٲٹ آینسٹاین اوس تِمَن سۭتۍ کٔرٕکھ تِمو میل کولیبریشَن کٔرٕکھ تِمو تِمو جُڈ تِمنٕے سۭتۍ میتھامیٹِشَن کُس چھُ آریا بَٹا چھُ پَیی تِمو بَنو تِمو کوٚر زیٖرو اِنوٮ۪نٹ کوٚرُکھ تِمو یہِ چھُ لۄکچار پٮ۪ٹھ یِوان اَسہِ وَننہٕ آریا بَٹا آریا بَٹا زیٖرو کٔمۍ کوٚر اِنویٚنٹ سُہ گوٚو آریا بَٹا